کینٛہہ ٹایمہٕ برٛونٛٹھ گوٚو ییٚتہِ کووِڈ سٹاٹ تہٕ ییٚمۍ کِنۍ ہیٚکۍ نہٕ لوٗکھ نیٚبَر نیٖرِتھ کینٛہہ تہٕ یِم سٹوٗڈَنٛٹ یِم بَچہِ ٲسۍ تہٕ تِم ہیٚکِکھ نہٕ کَلاس رٔٹِتھ کینٛہہ پَتہٕ یُس ییٚتہِ یوٗٹیوٗب تہٕ فیس بُک یا اِنَسٹاگرٛام کِنۍ ہَسا رٔٹِکھ یِمو یوٗٹیوٗب کِنۍ ہَسا رٔٹِکھ آنلاین کَلاس تہٕ پوٚرُکھ ہَسا پَنٕنۍ تٲلیٖم تَتھ ہَسا دِتِکھ تَمام کَلاس آنلاین کَلاس اَمہِ کِنۍ ہَسا چھِ یوٗٹیوٗب کِنۍ واریاہ فٲیدٕ ہَسا چھِ اَسہِ ہَسا چھِ کَلاس رَٹان بیٚیہِ ہَسا چھِ کینٛہہ ٹاپِک آ یِم اَسہِ مِس چھِ گژھان یا پَتہٕ چھِ أسۍ تَمی کِنۍ ہٮ۪کان پٔرِتھ تہٕ فیس بُک کِنۍ چھِ ہٮ۪کان أسۍ پَنُن ڈیلی نِوزٕز اَپلوڈ کٔرِتھ تہٕ کُنہِ تہِ جایہِ ہٕنٛز نِوٕز ہٮ۪کان وٕچھِتھ تہٕ ییٚمہِ سۭتۍ أسۍ با خبر چھِ روزان ییٚمہِ سۭتۍ أسۍ تمامن ہٕنٛز تمام جایَن ہٕنٛز کٔشیٖرِ ہٕنٛز جایَن ہٕنٛز اَسہِ پَے چھےٚ لَگان تہٕ حالات کِتھ روٗزۍ ژِ موسمہِ بارَس منٛز چھِ أسۍ وٕچھان تہٕ کُنہِ تہِ چیٖز بارَس منٛز چھِ أسۍ وٕچھان فیس بُک کِنۍ یوٗٹیوٗب کِنۍ تہٕ